اَسلام علیکُم وعلیکُم سلام ٹھیٖک چھُو حظ اَہَن حظ ٹھیٖک حظ أسۍ حظ چھِ بانٛڈی پوٗرا پٮ۪ٹھ نہ حظ نہ حظ گُلمَرگ پٮ۪ٹھ تُہۍ چھُو حظ بانٛڈی پوٗرا پٮ۪ٹھ تُہۍ چھُو حظ نایہِ وٲلۍ اَسہِ حظ ٲسۍ ٲٹھ داہ نفر اَسہِ حظ ٲسۍ اَتھ جیٖلہِ وَلرَس چَکَر کرٕناوُن تۄہہِ چھُو حظ ناو اٮ۪وٮ۪لیبُل کوٗتاہ حظ کَنسیشَن گژھِ نہ حظ کیٛاہ حظ چھُو وَنان تویتہِ کٔریُو حظ کیٚنہہ کیٚنہہ نہ حظ چھِنہٕ بہٕ تہِ حظ کَر یِمَن نفرَن سۭتۍ کَتھ